جموں کشمیٖرَس منٛز اگر أسۍ وُچھو واریاہ نیشنَل پارکہٕ چھِ داچھی گام نیشنَل پارک چھِ یا چھُ ہِرپورہ وایلڈٕ لایف سٮ۪نچُری یور ٹوٗرِسٹٕز ہیٚکن گٔژھتھ اَصٕل پٲٹھۍ تور وِزِٹ کٔرِتھ باقٕے جگہ تہِ چھِ سرینگرَس منٛز یور ٹوٗرِسٹ ہیٚکن وِزِٹ کٔرِتھ